ہیٚلو وعلیکُم سَلام اَہَن حظ آ اَسہِ نِش حظ چھِ ایٚویلیبُل ترٛٮ۪ن دۄہَن حظ گژھنَو کَم سے کَم پانٛژھ ساس اَدٕ حظ ٹھیٖک حظ